یہِ باسیو مےٚ یُس یہِ نَگیٹِو یہِ دِمو تۄہہِ بہٕ یَتھ چیٖزَس پٮ۪ٹھ یُس زَن مایِسچٕرایزَر چھُنہ انان اِنسان بٕتھِ خٲطرٕ یُس زَن بٕتھِس چھُ لَگان یِہوٚے مایِسچٕرایزَر اَنے مےٚ اَکہِ وٮ۪بسایٹہِ پٮ۪ٹھ تَتھ اوس ناو یہِ ڈَبلیو ڈَبلیو ڈاٹ میک فیس میک می فیس فرٛٮ۪ش فیس فرٛٮ۪ش ٲس سۄ کَمپٔنی تَمی پٮ۪ٹھ اَنے مےٚ اور یِم ٲسۍ یِمو حظ دوٚپ کٔرۍمٕتۍ واریاہ نہ وادٕ ہے اَمہِ سۭتۍ چھُ گژھان یہِ اَمہِ سۭتۍ چھُ گژھن بُتھ صاف اَمہِ سۭتۍ چھِنہٕ بٕتھِس پِمپٕلٕز یا دانہٕ پھٔلۍ چھِنہٕ نیران بٕتھِس چھِنہٕ تِم ریشٕز پٮ۪وان بٕتھِس چھِنہٕ سُہ ترٛکران چھُنہٕ بُتھ کیٚنٛہہ بُتھ چھُ روزان نَرم سافٹ چھِ روزان بٔتھِس منٛز چھِ روزان فرٛٮ۪شنٮ۪س یِم دعوا بوٗزِتھ بیٚیہِ نہ سا چھِ اَتھ منٛز کٕہۭنۍ تہِ ہارَمفُل کیٚمِکل ییٚمہِ سۭتۍ زَن نۄقصان گژھِ تہٕ یہِ بوٗزِتھ ییٚلہِ اَسہِ یِہِنٛدۍ یِم کیٛاہ چھِ اَتھ وَنان یِم یِمو کَمِٹمٮ۪نٛٹ کٔرۍمٕتۍ أسۍ ییٚلہِ یِم وٕچھ تہٕ تَمہِ پَتہٕ اَنے یِہوٚے مانے اَسہِ آد سا ٹھیٖک چھُ اَنو یِہوٚے یہِ حظ اوٚن گۄڈٕنِچی کَتھ وٕچھ مےٚ اَتھ یُس زَن یہِ اَنَن اَنٛنٕے باسیو مےٚ گۄڈٕنِچی یُس زَن وٮ۪بسایٹ چھِ سۄ ٲس باسان یِہوٚے یہِ چھِ یِہوٚے فرٛاڈ وٮ۪بسایٹا ہِش اِنسانَس آو نہٕ بَروسُے توٚتام یوٚتام یہِ گَرٕ ووت بَہرحال یہِ ووت گَرٕ اَتھ منٛز چھُنہٕ کانٛہہ تہِ شک گَرٕ ووت یہِ مگر یُس زَن یہِ چیٖز اوس اَتھ وٕچھ مےٚ پیکیجِنٛگ تِتھ پٲٹھۍ زَن اوس یہِ پٔتھرٕ تُلمُت یہِ اوس نہٕ باسنٕے یہِ چھُ اِنسانَن آرڈَر یہِ چھِ کُنہِ کَمپٔنی پٮ۪ٹھ ووتمُت یہِ اوس بالکُل اوٚپُن پیکیجِنٛگ اوس یَلَے اوس اَتھ ہیٚکہِ ہا اِنسان بَدلٲوِتھ تہِ دٔیِم چیٖز یُس زَن یہِ فرٛٮ۪ش فیس اوس یہِ اَتھ ٹیگ سُہ اوس یِہوٚے جوک ہیوٗ بَنٲیِتھ جوکَر بَنٲیِتھ کیٛاہ تھام بَنٲیِتھ وۄنۍ اوس اَمیُک تہِ سَہلٕے یہِ اوس ترٛٮ۪ن ساڑن ترٛٮ۪ن ہَتَن رۄپین اَتھ منٛز ٲسۍ یہِ ٹوٹَل ژَتجی گرٛام ٹوٹَل ٲسۍ ژَتجی گرٛام ساڑن ژورَن ہَتَن رۄپین درٛوٚگ اوس یہِ واریاہ زیادٕ تَمہِ پَتہٕ وٕچھ مےٚ اَتھ بیٛاکھ چیٖز یُتھُے یہِ بٕتھِس ٲسۍ مَتھان بٕتھِس ٲس دَگ وۄتھان تۄتُر اوس وۄتھان بٕتھِس مطلب نہ بُتھ اوس باسان زَن تہِ دوٚد بُتھ آ تھوڑا اوس اَمہِ سۭتۍ گۄڈٕنٮ۪تھ چمکان بُتھ مگر پَتہ اوس بُتھ کرٛیٚہنان ییٚلہ یہِ استعمال اوس کَران بُتھ اوس اِنسانَس واریاہ کرٛیٚہنان بٕتھِس اوس یِہوٚے سُہ کھُمار ہیوٗ کھَسان أچھ آسہٕ وۄزلان اَمہِ سۭتۍ ییٚلہِ یہِ مَتھان اوس اِنسان مےٚ کوٚر نہٕ یہِ زیادٕ پَتہٕ اِستعمال کیٚنٛہہ مےٚ کوٚر یہِ زیادٕ کھۄتہٕ زیادٕ دۄیہِ یا ترٛیٚیہِ پھِرِ اِستعمال تِکیٛازِ اَتھ وٕچھ مےٚ اَمہِ سۭتۍ ٲسۍ واریاہ مَسلہٕ گوٚو خراب بُتھ گوٚو خراب أچھ آسہٕ وۄزلان مے اوس گیس ہیوٗ کَران کَلَس اوس دود کَران اَمہِ سۭتۍ یہِ اوس کیٛاہ تھام زٕ نَمبر چیٖز یہِ باسیو نہٕ مےٚ زیادٕ ٹھیٖک کیٚنٛہہ تہٕ باقٕے اوس یہِ نیٚبٕرۍ تہِ باسان ییٚمِچ یہِ پیکیجِنٛگ ویکیجِنٛگ یِم باقٕے چیٖز تَتہِ تہِ اوس باسان یہِ چھُ یِہوٚے زٕ نَمبرٕے کیٛاہ تھام چیٖز یہِ اوس نہٕ ٹھیٖک چیٖز باسان کِہیٖنۍ تہِ